سٲنِس ایریاہَس منٛز چھِ گۄڈنِکُے نیچرَل رِسورٕس دانہِ کٕنٕک مَکٲے چھِ دانہِ چھِ أسۍ اِستعمال کَران اَتھ چھِ أسۍ گۄڈنٮ۪تھ چھِ أسۍ اَتھ توٚمُل تہِ بَناوان تمہِ پَتہٕ چھِ أسۍ اَتھ اوٹ تہِ بَناوان تمہِ پَتہٕ چھِ أسۍ یِہٕے توٚمُل پیکیج تھرٛوٗ کٕنان باقٕیَن یِمَن بیٚیہِ ہَسا چھِ أسۍ یِم پنٛنِس بِزنِسَس منٛز بِزنِس اٮ۪کٹِوِٹیٖزَس منٛز تہِ یوٗز کَران گۄڈَے چھِ ہرکُنہِ بِزنِس اٮ۪کٹِوِٹیٖز چھِ گۄڈٕ گۄڈٕنٮ۪تھ چھِ ہرکُنہِ ہرکُنہِ کاروبارَس أسۍ استعمال کَران خۄداے سُنٛدُے دیُتمُت سُہ ہَسا گژھِ آسُن تِکیٛازِ ییٚلہِ أسۍ گۄڈنیُک چیٖز کَرو تَتھ منٛز یِہٕے اٮ۪ڈ تمہِ پَتہٕ ہَسا چھِ تَتھ چیٖزَس منٛز برکت گژھان وٕنکٮ۪س ہَسا یُس تہِ بِزنِس چھِ تَتھ منٛز چھِ أسۍ یِم ذٔخیٖرٕ ضٔروٗری یوٗز کَران اگر أسۍ وٕنکٮ۪س وٕچھو ٹرٛین ریلہِ ہَسا چھِ أسۍ کولہٕ ژِنہِ کَران یوٗز سُہ تہِ چھُ وُڈ تہِ چھِ اَکھ نیچرَل رِسورٕس تِکیٛازِ یہِ چھُ خۄداے سُنٛد ذٔخیٖرٕ تَتھ منٛز ہَسا چھِ أسۍ گۄڈنٮ۪تھ استعمال سُے کَران سُے أسۍ اگر ہوٲیی جہاز وٕچھو ہوٲیی جہازَس چھِ أسۍ زَخمَکھ استعمال کَران زَخمَکھ تہِ تہِ ہَسا چھِ اَکھ نیچرَل رِسورسٕز میٛٲنِس میٛٲنِس ایریاہَس منٛز تہِ ہَسا چھِ گژھان واریاہ زیادٕ خۄدٲیی ذٔخیٖرٕ استعمال قۄدرٔتی ذٔخیٖرٕ استعمال